ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ جَسٹہٕ بُخارا رٮ۪سٹورنٛٹ ماگام پٮ۪ٹھ اَسہِ حظ اوس اوترٕ آرڈَر دِیُتمُت دِژے اَسہِ ییٚمہِ خٲطرٕ اَکھ بیکری کَرے اَسہِ آرڈَر بیٚیہِ کَرے اَسہِ وازوان آرڈَر مگر أسۍ ہیٚکۍ نہٕ تمہِ ساتَن سُہ آرڈَر پَتہٕ کٮ۪نسَل کٔرِتھ کِہیٖنۍ تمہِ کٔنۍ چھِ أسۍ معٲفی منٛگان وۄنۍ حظ اوس اَسہِ رِکوٮ۪سٹہٕ اَکھ یُس سُہ آرڈَر چھُ تَتھ کٔرِو تھوڑا بہت تُہۍ رِفنٛڈ یُس یہِ اٮ۪ماوُںٛٹ چھِ تِکیٛازِ اَسہِ چھِ پیوٚمُت تیٚمہِ ساتَن واریاہ پیمٮ۪نٛٹ کَرُن پَتہٕ روٚٹُے نہٕ اَسہِ سُہ آرڈَر تہٕ مگر اَسہِ دِیِو معٲفی تِکیٛازِ اَسہِ ہیوٚک نہٕ تمہِ ساتَن آرڈَر یہِ کٔرِتھ کٮ۪نسَل کِہیٖنۍ وۄنۍ حظ چھِ أسۍ تۄہہِ رِکوٮ۪سٹہٕ کَران اَسہِ کٔرِو تھوڑا بہت پیمٮ۪نٛٹ چھِ سُہ کٔرِو اَسہِ رِفنٛڈ اگر حظ تُہۍ ٲسِو روزِ تیٚلہِ کٔرۍہِو ییٚتھۍ نمبرَس پٮ۪ٹھ یُس یہِ پیمٮ۪نٛٹ چھِ سُہ کٔرِو ییٚتھۍ نمبرَس پٮ۪ٹھ یہِ رِفنٛڈ ییٚتھۍ فون نمبرَس پٮ۪ٹھ آرڈَر نمبر حظ اوس اَسہِ تھِرٛی زیٖرو تمہِ ساتَن دیُتمُت سُہ حظ ٲس تُہٕنٛز بٔڑ مہربٲنی اگر تُہۍ تھوڑا بہت پیمٮ۪نٛٹ اَسہِ رِفنٛڈ کٔرِو